اسہِ ہَسا اَنیٛاو گھرِ اکہِ ساتہٕ گولڈن تیٖل سُہ چھُ واریاہ مُکُر تہٕ سُہ چھُ واریاہ ٹیٛوٹھ تہِ تَمہِ سۭتۍ چھُ صحتس واریاہ نۄقصان تہِ واتان بیٚیہِ چھُ سُہ واریاہ درٛوٚگ تہِ تہٕ سُہ گوٚژھ نہٕ اَنُن کیٚنٛہہ